اگر أسۍ کَتھ کَرو لیٖگل سِسٹم اِن کشمیٖر یتھ منٛز چھِ سارِوٕے کھۄتہٕ گۄڈٕنِکِس پٮ۪ٹھ یِوان ہاے کوٹ یُس کانسٹیٛوٗشن آف جے اینٛڈ کے یُس ایسٹیبُلش چھُ گوٚمُت کُنوُہ شتھ تہٕ ستونٛزاہس منٛز تہٕ تَمہِ پتہٕ اگر أسۍ کَتھ کَرو ہاے کوٹس تہٕ اَتہِ چھِ آسان کَم از کَم سَداہ ججِز پٮ۪ٹھ چھِ آسان مشتمِل ییٚتہِ یِم وارِیاہ ڈفرنٛٹہٕ کیٚسِز چھِ سالوٗ کَران تہٕ بیٚیہِ اگر أسۍ کتھ کَرو ہاے مطلب ہاے کوٹ یُس جے اینٛڈ کے یس منٛز چھُ آسان یہِ چھُ آسان سیٖزنل سِکِس منتھٕس چھِ آسان جیٚمِس منٛز تہٕ سِکِس منتھٕس چھِ آسان کشمیٖر منٛز ونٛٹر تہٕ سمرس منٛز تہٕ بیٚیہِ اگر أسۍ کتھ کَرو کٔشیٖرِ منٛز چھِ مطلب وارِیاہ جے اینٛڈ کے پُلیٖس اگر أسۍ کتھ کَرو تِہُنٛد تہِ چھُ وارِیاہ تِہُنٛد تہِ چھُ آسان وارِیاہ اَصٕل اکھ اَتھس منٛز لیٖگٕل فنٛگشن لیٖگٕل سِسٹمس منٛز اِن کشمیٖر اگر أسۍ کتھ کَرو اگر کُنہِ جاے کانٛہہ ژوٗر ووٗر چھِ گَژھان تہٕ کشمیٖر جے اینٛڈ کے پُلیٖس چھِ تتھ منٛز پنُن مطلب وارِیاہ مطلب محنت کَران سُہ کے کیس سالوٗ کرنس منٛز تہٕ ژوٗرس چھِ رَٹان یا اگر أسۍ کتھ کَرو کٔشیٖرِ منٛز ڈرگسَس پٮ۪ٹھ چھِ وارِیاہ زیادٕ ایٚویٖرنٮ۪س پرٛوگرامٕز کَران جے اینٛڈ کے پُلیٖس یا اگر اتھ منٛز کانٛہہ مُلوث چھُ آسان تٔمِس خِلاف چھِ کاروٲیی گَژھان وارِیاہن چھِ پی ایس اےٚ تہِ دِوان اتھ منٛز یِم ڈرگ پیڈل نُم ڈرگ پیڈلر چھِ آسان یِم سپلے چھِ کَران یا ڈرگٕس یتھ منٛز کوڈیٖن یا باقٕے چیٖز یِم ایٹ سٹرا یِم یِوان چھِ اتھ منٛز یِم چیٖز تِم چھِ تِم چھِ سپلے کَران تہٕ تِمن تِمن خلاف چھِ کوٹس منٛز تہِ آسان مطلب تِمن سزا دِوان بیٚیہِ اگر أسۍ کتھ کَرو اینٹی نیٚشنل ایکٹِوِٹیٖز اگر کانٛہہ چھُ کَران تہٕ تٔمِس خِلاف تہِ چھِ گۄڈٕ آسان پراپر واچ آسان تٔمِس تٔتھٕے حقیٖقت یہِ ما چھِ نظر چھِ آسان مان جے اینٛڈ کے یس منٛز اگر أسۍ کتھ کَرو یہِ کٲنٛسہِ نفرس پٮ۪ٹھ آسان نظر یہِ ما چھُ کُنہِ ایکٹیٛوٗٹی منٛز مُلوث یُس اینٛٹی نیشنل ایکٹیٛوٗٹی منٛز ما چھِ یِم مُلوث یا پتہٕ ایکٹیٛوٗٹی منٛز یُس مطلب قانوٗنی قانوٗنس خٕلاف چھِ یا یا آئیٖنس یُس اگر أسۍ کتھ کَرو جے اینٛڈ کے جے اینٛڈ ہُک أیٖنہٕ تہٕ تٔمِچ کتھ کَو تتھ خٕلاف ما چھِ یہِ کانٛہہ چیٖز کَران تہٕ یہِ مےٚ ووٚنمو تۄہہِ ڈرگ اینٹی نیشنل یا ہاے کوٹس منٛز چھُ مطلب وارِیاہ زیادٕ یِم کے کیٚسِز چھِ آسان سُہ چھِ پٮ۪وان سالوٗ کَرنہٕ ایکارڈنٛگ ٹُو روٗلٕز اینٛڈ ریگوٗلیشنہٕ ایکارڈِںٛگ ٹُو دَ کانٛسٹیٛوٗشن آف یُس اَسہِ آسان چھُ پنُن کانسٹیٛوٗشن تَمَے مدِ نظر تھٲوِتھ چھُ تِم پنُن فٲصلہٕ دِوان تہٕ أسۍ ہٮ۪کو ؤنِتھ وارِیاہ مطلب پنُن ہاے کوٹ چھُ پنُن کٲم وارِیاہ اَصٕل پٲٹھۍ انٛجام دِوان تہٕ کَتھ کَرو جے اینٛڈ کے جے اینٛڈ کے پُلیٖسٕچ اگرے أسۍ کتھ کَرو تہٕ یِم تہِ چھِ پنُن وارِیاہ زیادٕ محنت کٔرِتھ یِتھٕ کٔنۍ مےٚ ووٚنمو اگر ژوٗر ووٗر کانٛہہ آسیٛا ڈرگ ڈرگسَس منٛز کانٛہہ مُلوث یا اینٹی نیشنل ایکٹِوٹیٖز پگاہ آسِیٛا یا باقٕے چیٖز یُس کانٛہہ یُس مطلب خٕلاف آسہِ مطلب قانوٗنس خٕلاف آسہِ یا ہندوستان سٲنِس ٲیٖنس خٕلاف آسہِ

یَتھ منٛز آسہِ مطلب سۅ آسہِ سۅ ایکٹِیٛوٗٹی کَران یُس یُتھ نہٕ یُس نہٕ مطلب پٔرمِننٛٹ آسہِ کیٚنٛہہ یُس نہٕ یَتھ نہٕ پٔرمِشن آسہِ کِہیٖنٛۍ تہٕ تٔمِس خٕلاف قانوٗنی کاروٲیی یِوان کَرنہٕ